یِتھ کٔنۍ اِنسانَس کھٮ۪ن چھُ ضٔروٗری یِتھَے کٔنۍ چھِ جاناوَارَن تہِ کھٮ۪ن ضٔروٗری یُتھُے أسۍ جاناوَارَن کھٮ۪ن چھِ دِوان أسۍ چھِ تِمَن دِوان کوٚش کوٚم گاسہٕ مگر تِتھُے یوت چھُنہٕ تِمَن خٲطرٕ ہٮ۪لدی روزنہٕ خٲطرٕ ضٔروٗری کِہیٖنۍ اَتھ کوٚشَش کھٮ۪نَس خہٕ سۭتۍ سۭتۍ چھِ أسۍ دِوان تِمَن کٮ۪لشَم کشلشَمَس سۭتۍ سۭتۍ چھِ أسۍ تِمَن دِوان پَتہٕ فیٖڈ فیٖڈ چھِ أسۍ مٮ۪کزِمَم فیٖڈ چھِ أسۍ کشمیٖری لُکھ کَران یوٗز أموٗل یا سَنسار ٹھیٖک چھا اوٚموٗل فیٖڈ سۭتۍ چھِ أسۍ تِم کَران کٲم أسۍ چھِ دۄہَس ترٛاوان تِمَن ترٛیٚیہِ لَٹہِ فیٖڈ تَتھ چھِ آسان پوٗرٕ تَتھ چھِ اَسہِ اورَے وَنان مطلب اَنِمٕل ہَزبٮ۪نٛڈرٛی وٲلۍ کۭژاہ فیٖڈ لَگہِ أکِس جاناوَارَس کۭژاہ فیٖڈ چھِ آسان دِنۍ ییٚمہِ سۭتۍ تُہُںٛد جاناوار روزِ ہٮ۪لدی ییٚمہِ سۭتۍ تُہُنٛد جاناوَار مطلب اگر أسۍ گاوِ ہِنٛز کَتھ کَرو گاو دی دۄد برابر اوٚموٗل أسۍ چھِ گَرِ کَران اوٚموٗل فیٖڈ یوٗز اوٚموٗل فیٖڈ سۭتۍ کیٛاہ چھِ گژھان کٲم اوٚموٗل فیٖڈ چھِ أسۍ دۄہَس دِوان پانٛژھ کلوٗ مگر دِوان ٹایمہٕ پَتہٕ ٹایمہٕ دۄہَس دِوان ترٛیٚیہِ لَٹہِ اوٚموٗل فیٖڈ سۭتۍ چھِ کٲم گژھان کٲم تمہِ سۭتۍ چھِ اَکھ جاناوَار تہِ روزان ہٮ۪لدی دٔیِم چیٖز یِم اَسہِ ضٔروٗریات چھِ آسان یعنے کہِ تِمَن نِش چھِ اَسہِ آسان دۄد ضوٚرَتھ یا تِمَن نِش اَسہِ آسہِ گوبر کَو ڈَنٛگ ضٔروٗرت ٹھیٖک چھا سُہ تہِ چھِ نیران برابر مگر تِہِنٛدِس صحتَس پٮ۪ٹھ تہِ چھُںہٕ اثر پٮ۪وان کِہیٖنۍ تمہِ وجہ سۭتۍ چھُ تِم گُپَن روزان واریاہ ہٮ۪لدی یا دٔیِم چیٖز دٔیِم چیٖز ہٮ۪لدی ہٮ۪لدی روزنہٕ خٲطرٕ چھِ أسۍ تِمَن کٮ۪لشَم دِوان یا ٹانِک دِوان تمہِ سۭتۍ تہِ چھِنہٕ تِمَن کَمزوٗری یِوان کیٛازِکہِ ییٖتیٛاہ تہِ یِتھ کٔنۍ اِنسان دۄہ کھۄ دۄہ بَڑان چھِ أمۍ سٕنٛدِس جِسمَس منٛز چھِ کمزوٗری یِوان اگر یہِ کَنٹِنیوٗ کٲمٕے یٲژ لاگہِ کرُن کھٮ۪ن دِموس نہٕ کِہیٖنۍ أمِس یی کَمزوٗری اِتھَے کٔنۍ چھِ أمِس جاناوَارَس تہِ اگر یہِ کَنٹِنیوٗ أمِس دۄد ہٮ۪مو أسۍ یا یہِ لاگون کامہِ أمِس یی پنٛنِس جِسمَس منٛز کمزوٗری امہِ وجہ سۭتۍ چھِ أسۍ ترٛاوان أمِس أسۍ چھِ أمِس ٹانِک دِوان أسۍ چھِ أمِس کوٚش دِوان أسۍ چھِ أمِس فیٖڈ دِوان یعنے کہِ أمِس چھِ أسۍ کھٮ۪ن چٮ۪ن دِوان أمِس چھِ أسۍ گاسہٕ ترٛاوان اوٹٕس گاسہٕ دِوان نیوٗل گاسہٕ ترٛاوان یا ہۄکھ گاسہٕ یُس یُس یہِ مطلب امہِ سۭتۍ یہِ ہٮ۪لدی گژھِ مٮ۪کزِمَم چھِ أسۍ ترٛاوان اَکھ کوٚش دِوان أمِس بیٚیہِ چھِس کوٚم دِوان بیٚیہِ چھِس دِوان کٮ۪لشَم بیٚیہِ چھِ أمِس ترٛاوان نیوٗل گاسہٕ نیٖلۍ گاسہٕ سۭتۍ کیٛاہ چھِ گژھان تمہِ نیٖلۍ گاسہٕ سۭتۍ چھِنہٕ أمِس زیادٕ مطلب پَتہٕ چھِنہٕ تیٚلہِ کوٚش آسان زیادٕ دیُن کِہیٖنۍ یُتھُے أسۍ أمِس نیوٗل گاسہٕ ترٛاوان چھِ أمِس چھِ أسۍ دۄیہِ دۄہَس ترٛاوان دۄیہِ ژورِ لَٹہِ گاسہٕ تمہِ تمہِ پَتہٕ چھِ أسۍ أمِس دِوان ترٛیش یا تمہِ پَتہٕ چھِ أسۍ دِوان أمِس سویابیٖن سُہ میٖل چھِ أسۍ أمِس دِوان یا أمِس چھِ أسۍ دِوان منٛزٕ گۄگجہِ آرٕ گۄگجہِ آر دِوان پاکنٲوِتھ تمِچ ترٛیش دِوان یا مُٹھ چھُ وارِ مُٹھ چھِ أسۍ أمِس دِوان تمہِ سۭتۍ تہِ چھِ یہِ گرمی روزان وِنٹرٛس مطلب وَنٛدَس منٛز وَنٛدَس منٛز چھِ أمِس أسۍ گور دِوان تاکہِ أمۍ سٕنٛز شُگر لٮ۪وٕل روزِ برابر یہِ گُپُن پیٚیہِ نہٕ بٮ۪مار کِہیٖنۍ یا رٮ۪تہٕ کٲلِس منٛز چھِ یِمَن گرم گژھان زیادٕ أسۍ چھِ یِم تھاوان شِہلِس بیٚیہِ چھِ یِمَن سۭتۍ مطلب کَنٹِنیوٗ تٕرنہِ آب سرٛان کَران یا یِہُنٛد ڈٮ۪لی چَکپ کَرناوان ڈاکٹَرن اَتھِ یا پانہٕ کَران چَکپ گُپُن چھا ٹھیٖک اَصٕل صحت چھُس ٹھیٖک فیٖوَر کَران چَک أمۍ سُنٛد أمۍ سُنٛد میٛادٕ کَران چَک تمہِ وجہ سۭتۍ چھِ مطلب یِمَن گُپنَن دیکھ بھال روزان اَصٕل پٲٹھۍ یُتھُے أسۍ یِمَن گاسہٕ ترٛاوان چھِ صُبحٲے صُبحٲے چھِ أسۍ یِمَن گاسہٕ ترٛاوان مطلب یُتھ یِمَن دَہَن کَہَن بَجَن تامَتھ دۄن ترٛٮ۪ن گنٹَن سیٖری روزِ میٛادَس پٮ۪ٹھ پَتہٕ یُتھُے یِمَن بۄچھِ چھِ بیٚیہِ لَگان أسۍ چھِ یِمَن بیٚیہِ گاسہٕ ترٛاوان یِتھَے کٔنۍ دۄیہِ ترٛیٚیہِ گنٹہٕ بعد ترٛیٚیہِ ترٛیٚیہِ ژورِ ژورِ گنٹہِ بعد چھِ أسۍ یِمَن گاسہٕ دِوان یا یِمَن فیٖڈ آسہِ دِنۍ کوٚش آسہِ دیُن یا کوٚم آسہِ دِنۍ سُہ چھِ أسۍ دِوان یِمَن دۄہَس دۄیہِ لَٹہِ اَکھ دِوان صُبحٲے بیٛاکھ دِوان شامَن صُبحٲے چھِ أسۍ یِمَن دِوان تقریٖبن اگر أسۍ تَتھ ویٹ کَرو تِم چھِ آسان تقریٖبن ژور کِلوٗ کوٚش شامَن تہِ چھِ أسۍ یِمَن دِوان تقریٖبن ترٛےٚ کِلوٗ کوٚش تاکہِ صُبحٲے یُس کوٚش چھِ دِوان سُہ لَگہِ یِمَن دۄہَس تھوڑا گژھکھ میٛادَس پٮ۪ٹھ سیٖری شامَن یُس یِمَن کوٚش دِوان سُہ لَگہِ یِمَن راتَس پٮ۪ٹھ سیٖری کیٛازِکہِ راتَس چھِنہٕ أسۍ یِمَن گاسہٕ واسہٕ پٮ۪وان ترٛاوُن کِہیٖنۍ راتَس چھِ أسۍ تہِ آرام کَران یہِ جاناوَار تہِ آرام کَران مگر دۄہلہِ چھِ أسۍ یِمَن ترٛاوان ٹایمہٕ پَتہٕ ٹایمہٕ گاسہٕ ٹایمہٕ ٹایمہٕ ٹایمہٕ پَتہٕ ٹایمہٕ دِوان غذا ٹایمہٕ پَتہٕ ٹایمہٕ دِوان کٮ۪لشَم یا ٹانِک دِوان ییٚمہِ سۭتۍ اِہُنٛد صحت روزِ واریاہ اَصٕل تمہِ وجہ یِمو ییٚلہِ یُتھ یِمَن اگر یِمَن صحت اَصٕل روٗد یِم ہٮ۪کَن اَسہِ زیادٕ زیادٕ زیادٕ فٲیدٕ دِتھ اگر یِمَن صحت بِگڈیٛو تمہِ سۭتۍ گژھِ یِمَن کٲم تمہِ سۭتۍ چھِ اَسہِ تہِ نۄقصان أمِس جاناوَارَس تہِ نۄقصان کیٛازِکہِ جاناوَار چھِ آسان بے زُبان اِہُنٛد تکلیٖف ہیٚکہِ نہٕ اِنسان سَمجھِتھ اِتھ کٔنٮ۪تھ کِہیٖنۍ تَوَے چھِ امہِ وجہ سۭتۍ چھِ یِمَن پٮ۪وان وقتہٕ پَتہٕ وقتہٕ دیان تھاوُن خٲطِر دٲری کَرٕنۍ بیٚیہِ چھِ أسۍ زیادٕ کھۄتہِ زیادٕ یِمَن دِوان زیادٕ کھۄتہٕ زیادٕ دِوان فیٖڈ عام طور چھِ أسۍ یِمَن اوٚموٗل فیٖڈ دِوان تاکہِ تمہِ سۭتۍ چھِ یِم ہٮ۪لدی واریاہ اَصٕل روزان